ہٮ۪لو السلام علیکُم آ مےٚ حظ اوس یہِ زُکام حظ تہٕ اَمہِ خٲطرٕ ؤنِو حظ تُہۍ مےٚ ٹرٛیٖٹمٮ۪نٛٹ حظ نَہ زُکام ہَے چھِ پَشپان حظ آچھا آچھا یہِ کَر یہِ کَر حظ چھُ کھیوٚن حظ اَہَن حظ اَہَن حظ مگر مےٚ گوٚو اَتھ واریاہ ٹایِم حظ میڈم تَوَے حظ مےٚ کھیٚیو اَتھ واریاہ دوا تہٕ مگر فرقا نہٕ حظ گٔے نہٕ کیٚنٛہہ آ چلو شُکریہ حظ میم